یِم ییٚتہِ عام کامہِ چھےٚ لُکَن منٛز کیٚنٛہہ لُکھ چھِ ییٚتہِ چھِ پٔرِتھ لیٚکھِتھ واریاہ لُکھ تعلیٖم چھےٚ لُکَن منٛز ییٚتہِ واریاہ زیادٕ تعلیٖم ییٚلہِ اِنسان حٲصِل کَرِ ضٔروٗری تیٚمۍ سٕنٛز سۄ اَکھ تعلیٖم چھَنہٕ ضایع گژھنہٕ سۄ زٕہۭنۍ تٔمِس اِنسان سٕنٛز تعلیٖم تٔمۍ تعلیٖم سۭتۍ چھُ کُنۍ نَتہٕ کُنۍ مُقامَس سُہ واتان ضٔروٗری چھُنہٕ تٔمِس اِنسانَس مَہ میلہِ گورمٮ۪نٛٹ جاب ضٔروٗری چھُنہٕ یا تٔمۍ تعلیٖم حٲصِل کَرنہٕ سۭتۍ یُس تٔمِس منٛز شعوٗر چھُ یِوان تٔمۍ سۭتۍ چھُ سُہ چھُ تٔمِس اَکھ وَتھ ہاوان اَکھ اَصٕل وَتھ ہاوان ہیٚچھناوان زٕ ژٕ کِتھ کٔنۍ ہٮ۪کَکھ پَنُن پان پَکنٲیِتھ پَنُن کاربار کِتھ کٔنۍ ہٮ۪کَکھ ژٕ سِٹاٹ کٔرِتھ یہِ چھِ تٔمِس یہِ ہاوان تعلیٖم تٔمِس وَتھ اَکھ یُس ییٚتہِ لُکَن منٛز کٲم چھِ سۄ چھِ اَکھ لُکھ چھِ ییٚتہِ واریاہ تعلیٖم یافتہٕ أکِس تعلیٖم یافتہٕ اِنسانَس چھُ یہِ تعلیٖم ہاوان ضٔروٗری أمِس گژھِ گۄڈٕ گورمٮ۪نٛٹ جاب یہِ چھِ أمِس وَتھ ہاوان أمۍ موٗجوٗب وَتھ ییٚمۍ سۭتۍ یہِ پَنُن عیال ہٮ۪کہِ پَکنٲیِتھ پَنُن گَرٕ ہٮ۪کہِ پَکنٲیِتھ تہٕ پَنُن خرچہٕ ہٮ۪کہِ تُلِتھ گۄڈَے نٮ۪تھ چھُ تٔمۍ سۭتۍ ہٮ۪کہِ تٔمۍ تعلیٖم سۭتۍ ہٮ۪کہِ سُہ اَکھ کاربار تہِ سِٹاٹ کٔرِتھ کَران تہِ چھُ ییٚتِکۍ بارہمولہٕکۍ یِمہٕ کَران تہِ چھِ پَنٕنۍ کاربار تہِ سِٹاٹ کَران کیٚنٛہہ چھِ واریاہ تِم یِم پرٛایویٹ جاب تہِ چھِ کَران یِمَن بِچارٮ۪ن نہٕ پٔرِتھ لیٚکھِتھ گورمٮ۪نٛٹ جاب چھِ میلان کِہیٖنۍ واریاہ کوٗشِش اوس ییٚتہِ چھِ واریاہ بارہمولہ ڈِسٹِرٛکَس منٛز پٔرِتھ لیٚکھِتھ جوان یِمَن بِچارٮ۪ن نہٕ جاب چھُ مِلان کِہیٖنۍ گورمٮ۪نٛٹُک پَتہٕ چھِ تٕم بِچٲرۍ پَنُن پرٛایویٹ جاب کَران پَنُن گُزار پَکناوان آ أمۍ پَتہٕ چھِ یہِ تِمَن ییٚتہِ چھُ پنٛنِس یَتھ گَریلی یا ژوٗنٛٹھٮ۪ن سۭتۍ چھِ ییٚتہِ کٲم کَران بَرٲے کَرنہِ گژھان یا کُلٮ۪ن کَٹٲے کَرنہِ ژوٗنٛٹھۍ کُلٮ۪ن کَٹٲے کَرنہِ گژھان یِم مٔزوٗر ییٚتِکۍ چھِ بارہمولہ ڈِسٹِرٛکٕکۍ تِم چھِ گژھان ژوٗنٛٹھٮ۪ن کَٹٲے کَرنہِ تہٕ ژوٗنٛٹھٮ۪ن یہِ ژوٗنٛٹھۍ بَرنہِ بَرٲے کَرنہِ ژوٗنٛٹھٮ۪ن چھِ تٕم گژھان ییٚتِکۍ یِم جَوان پَنُن خرچہٕ چھِ پَکناوان یہِ لُکَن منٛز چھِ گۄڈٕنٮ۪تھ یہِ کٲم زِ تِم چھِ پَنُن یہِ مٔزوٗر چھِ ییٚتہِ واریاہ کَم مٔزوٗر پَنُن کامہِ دۄہ کَران کُلٮ۪ن گژھان ژوٗنٛٹھۍ کُلٮ۪ن کَٹٲے کَرنہِ ژوٗنٛٹھۍ کُلٮ۪ن بَرٲے کَرنہِ گژھان تہٕ پَنُن خرچہٕ پَکناوان یا دانہِ لُنُک سیٖزَن آسہِ لُکَن گٔژھ اَکھ أکٕس گژھان دانہٕ لونہِ تہٕ یا تھَل روہنہِ گژھان سۄ چھِ ییٚتہِ کران لُکھ پَنٕنۍ گَرٕ پَکناوان سۄ چھِ لُکَن منٛز ییٚتۍکٮ۪ن کٲم یا تِم کٲم تِم لُکھ یِمَن تعلیٖم چھےٚ تعلیٖم لیٚکھِتھ چھِ تِم پَنُن کانٛہہ تیُتھ کانٛہہ کاربار کَران شُر ییٚمۍ سۭتۍ تٕمَن پانَس فٲیدٕ واتہِ تِتھ چھِ کیٚنٛہہ لُکھ یِم کَران چھِ پرٛایویٹ جاب چھِ کَران زیادٕ چھِ ییٚتہِ پٔرِتھ لیٚکھِتھ پرٛایوٹ جابٕے کَران تِکیٛازِ بِچارٮ۪ن گورمٮ۪نٛٹُک روزگار چھُکھ نہٕ میلان سُہ گورمٮ۪نٛٹ جاب کیٚنٛہہ وَ چھِ کیٚںٛہہ چھِ تِم تہِ یِم تہٕ گورمٮ۪ںٛٹ جاب واریاہ چھِ ییٚتہِ واریاہ چھِ واریاہ چھِ یَتھ بارہمولہ ڈِسٹِرٛکَس منٛز چھِ واریاہ ٹیٖچَر تہِ چھِ ییٚتہِ اِنٛجیٖنَر چھِ ییٚتہِ ڈاکٹَر چھِ ییٚتہِ واریاہ واریاہَن پوسٹَن پٮ۪ٹھ چھِ ییٚتہِ لُکھ کٲم کَران تہٕ یہِ کیٛاہ یہِ فوجَس منٛز چھِ ییٚتہِ کٲم کَران یا پُلیٖس نوکری واریاہ ییٚتہِ چھِ روزگارَس منٛز چھِ کَران چھِ واریاہ تہِ تِکیٛازِ پَنٕنۍ محنت کٔرِتھ اَتھ مُقامَس چھِ یِم واتان تٔمۍ پَتہٕ چھِ یِم باقی مٔزوٗرۍ چھِ کَران یا پرٛایویٹ جاب چھِ کیٚنٛہہ پرٛایویٹ آفسَن منٛز کَران کٲم تہٕ پرٛایوٹ ہَسپَتالَن منٛز کَران کٲم لُکھ تہٕ پَنُن گَرٕ پَنُن روزگار پَکناوان